دیوالی عیدِ غٔدیر عیدِ قۄربان روزٕ عید نوروز نوروزُک دۄہ چھِ أسۍ پننٮ۪ن مہمانن کران دعوت امہِ دۄہ چھِ أسۍ پننٮ۪ن نۄشٮ۪ن کورٮ۪ن دعوت کران دپان چھِکھ زِ امہِ دۄہ چھُ آسان خوشی ہُنٛد دۄہ امہِ دۄہ چھُ اسہِ آسان عالمُک دۄہ اسہِ ہسا چھِ عیدِ غٔدیٖرس پٮ۪ٹھ چھِ أسۍ پنُن گرٕ سجاوان أسۍ چھِ ڈُوان شیران پلو انان نٔوۍ مطلب رشتہٕ دارن کران دعوت اسہِ چھِ امہِ دۄہ واریاہ زیادٕ خوشی ہُنٛد دۄہ آسان أسۍ چھِ امہِ دۄہ پننٮ۪ن رشتہٕ دارن عزیز عزیز دوستن کران دعوت